وعلیکُم اسَلام اَسَلام علیکُم ٹھیٖک چھُ حظ اہن حظ تُہۍ چھُ ٹھیٖک اَوا ٹھیٖک اہن حظ تُہۍ کٕم کیاہ دٔلیٖل چھا لَگَان وَگَان چھا آچھا تیٚلہِ یی زیو تُہۍ یورۍ اَتھ ترٛاوناو بہٕ روٗٹ کَنال اچھا تیٚلہِ کَرناہوس فِلِنٛگ وِلِنٛگ تُہۍ یی زیو تُہۍ یی زیو پَگہہ کٲلۍ کٮ۪تھ بہٕ کَرٕہو تۄہِہ پَگہہ یا کٲلۍ کٮ۪تھ فون تُہۍ یی زیو تَمہِ ساتہٕ آ تۄہہِ چھُوا سِمپٕل آ تُہۍ یی زیو صفٲیی تہِ کَرناو اَتھ بہٕ کَرٕ تُہۍ ترٛٲیوٕ اَتھ ہُہ سِمپٕل دَند ترٛٲیوا کِنۍ اَصٕل سَمپٕل چھِ گژھان پانٛژھ ہَتھ تہٕ اَصٕل چھِ گژھان ساس تہٕ پنٛداہ شیٚتھ اَدٕ سا تُہۍ یی زیو اَدٕ سا تُہۍ یی زیو تہٕ بہٕ دِمہٕ بہٕ ییٚتی نظر کیاہ دٔلیٖل چھےٚ اَتھ آچھا تُلِو